ہیٚلو سلام علیکُم اَسہِ حظ چھِ ییٚمہِ دُکان پٮ۪ٹھ تۄہہِ نِیو نا حظ راتھ کیٹِکۍ شوٗز تہٕ تِم گٔیوا تۄہہِ برابر تہٕ سایز اوسوا ٹھیٖک کِنہٕ بَدلاوُن بَدلاوُن ما چھُو تۄہہِ کٮُ۪تھ باسٮ۪و پَتہٕ تِم ییٚلہِ تۄہہِ نِیِو کَلَر وَلَر اوسا اَصٕل چلو یہِ ؤنہِ ما اگر تۄہہِ کیٚنٛہہ ویٚہہ باسٮ۪و نا تَتھ منٛز مطلب بَدلاوُن وَدلاوُن چھُ یہِ سایِز چھُنہٕ گژھان ٹھیٖک یہِ کَلَر چھُس نہٕ ٹھیٖک کِہیٖنٛۍ تیٚلہِ سوٗزیو تُہۍ اَز شام تانٮ۪تھ واپَس چلو ٹھیٖک اَدٕ حظ اَدٕ حظ